تہٕ میانہِ بیٚیہِ سوالُک تعلُق چھُ مےٚ چھُ آمُت پرٛژھنہٕ کہِ کٕم ریزَنٕز چھِ کہ اکھ بَچہ چھُنہٕ ہیٚکان سکول رُگیٚلرلی گَٔژھتھ کیٚنٛہہ یوٚتانۍ بہٕ پَننہِ ییٚمہِ ضعلُک تعلُق چھُ ڈسٹرک کوٚپوٲرِس منٛز مےٚ نہٕ باسان ساروٕے منٛز یُس کیازِ چھِنہٕ ہیٚکان اکھ بَچہِ رُگیٚلر سکوٗل گٔژھتھ کہیٖنۍ مطلب سُہ چھُ گۄڈنِکُے چیٖز یُس غریبی چھِ غریبی چھِ کرناوان اِنسانس مجبوٗر مطلب یہِ مطلب سٲنِس ایریا مطلب علاقن منٛز سُہ لوٚگ کا مطلب کارو بار وٲلۍ مزدور پیش لوک زیادٕ بَسان تہٕ تِم تِم تمہِ نِش چھُ کہِ مطلب اگر کانٛہہ بَچہِ یُس یہِ رُگیٚلر چھُنہٕ ہیٚکان سکوٗل أمس چھُ آسان ریزن کہِ أمِس چھُ پیٚوان اکھ گۄڈنِکُے چیٖز کہ اکھ چھُ أمس پیٚوان گرکٮ۪ن کٲم کارو منٛز واریاہ بُہن سۭتۍ یِمن اور یہِ چھُ ہیٚکان ہَفتس منٛز اکھ زِ دۄہ دِتھ مطلب فار ایٚکزامپٕل أمۍ سُنٛد مول چھُ لیبر یہِ چھُ گژھان دۄہس موٚزورِ یا أمِس چھِنہٕ تِم مطلب فینانشیلی چھِنہٕ آسان أمس تیٖتۍ مطلب ایٚولیبٕل یہِ نوزکہِ کہِ یہِ ہیٚکہِ ہا دۄہے سکوٗل یہِ ہیٚکہِ کراے تہِ دِتھ أمس چھِ مطلب ٹرانسپوٹ کراے أمس چھُ سکوٗل گژھنس أڑِس کِلو میٹر پَننس گامہٕ پٮ۪ٹھ دوٗر گژھُن أمس چھِ تِم کراے ضرورت أمس یہِ ہیٚکہِ تَمہِ موٗجوٗب چھُ کیازِ أمِس چھِ پرابلِم آسان پونٛسن ہِنٛز یہِ چھُنہٕ ہیٚکان ڈیلی سکوٗل گَژھتھ کہیٖنۍ أمیُک بوٚڑ ریزن چھُ گۄڈٕنِکُے چیٖز کہِ گرِک حالات یُس چھُ آسان سُہ چھُنہٕ ہیٚکان یہِ رُگیولر سِٹوڈنٹ سکوٗل گٔژھتھ یِم چیٖز چھِ آسان کہِ مطلب یہِ یِم یہِ چھُ اکھ بوٚڑ بارٕ اکھ چیٖز کہِ واریاہن عَلاقن منٛز تٕم تہِ چھِ دہات عَلاقہٕ یہِ یِمن منٛز یہِ ایٚویرنٮ۪س چھِ لوٗکن منٛز کہیٖنۍ بَچہِ پرناوُن چھا ٹھیٖک یا یہِ تِم چھِ سَمجان کہِ یہِ چھُ شاید کہِ اگر کٲم کار کرٕ بَچہِ وَقتس پٮ۪ٹھ کر کُنہِ کٲم کارس منٛز لَگہِ تہٕ سو چھُ بہتر مطلب اَلبتہِ یِمن چھُنہٕ آسان یہِ ایٚویرنٮ۪س کیٚنٛہہ کہ اگر أسۍ بَچہِ پرناوُن لیکھناوُن پَگہ بَنہِ أکِس جان عُہدس پٮ۪ٹھ اور ییٚمہ سۭتۍ اسہِ تہِ واتہِ آرام اکھ سوسایٹی تہِ کر آرام تہٕ دۄیم چیٖز چھُ آسان کہِ مطلب انفراسٹرکچر تہِ چھُ کُنہِ ساتہٕ کٔمی آسان مطلب سانٮ۪ن عَلاق عَلاقن منٛز چھُ تِم تہِ دہات ایریا یِمن منٛز نہِ یِم سکوٗلن منٛز تُیتھ انفراسِٹرکچر یا فیسلٹی چھنہٕ ایٚولیبٕل کہیٖنۍ مطلب تِم تِم چیٖز یُس تِم سبجَکٹ چھِنہٕ یِوان پرنہٕ یِم بَچس ضرورت ٲسۍ یہِ کر مطلب اتہِ ایٚجوکیشن حأصِل تہٕ تٔمِس تہِ چھُ سمجان پتہٕ مول موج یہِ چھُ شاید اگر یہِ بَچہ سوزون سکوٗل یہِ چھ شاید اتہ دۄہس بیگاری کران امہِ کھۄتہٕ کر بہٕ کٲم یہِ کرناوَن بہٕ یہِ نِمن بہِ دۄہس سۭتۍ یہِ کرناوَن بہِ پانس سۭتۍ موٚزوٗر یہِ کرناون بہٕ یہِ چیٖز تہٕ لہٰذا یُس مطلب یہِ ریزن چھُ کہِ اُمے چیٖز چھِ ریزن مےٚ باسان ساروٕے منٛز بوٚڈ ریزن چھُ کہِ گرِک مطلب مہاشی حالات ٹھیٖک نہِ آسٕنۍ چھِ أکس مطلب بَچہِ سُنٛد رُگیولر سکوٗل نِنہٕ نِش کران سُہ چھُ گرِکٮ۪ن کٲم کارن منٛز مألس ماجہِ مدد کران ہَفتس منٛز اکھ زٕ دۄہ دوان